ہیلو بہٕ حظ چھُس مےٚ کَرے پٔتمہِ لَٹہِ اَکھ آرڈَر کَریو مےٚ مگر یُس مےٚ یہِ پارسَل واتَن وول اوس سُہ نہٕ ہسا ووت نہٕ مےٚ کِہیٖنۍ تَتھ ہسا گٔے کیٚاہ تام پرٛابلِم خبر کٮ۪نسَل گوٚو سُہ پانَے مگر پرابلِم گٔے تَتھ یِتھ پٲٹھۍ زِ یا چھِ تَتھ اِشوٗ آمُت ٹٮ۪کنِکَل اِشوٗ تہٕ وۄنۍ اگر تُہۍ پیم۪نٛٹ گیٹ وے وٲلۍ چھُو یا سٮ۪لَر وٲلۍ چھُو بہٕ سو تۄہہِ کَمپٕلینٹ کٔرِتھ سُہ اِشوٗ کٔرِو اَتھ رِزالو تہٕ مےٚ واتنٲیِو پَنُن پروڈَکٹ تُہۍ آرام سان